زِ سانہِ زِندگی خٲطرٕ چھُ آسان آب واریاہ ضروٗرَت کہ اگر نہٕ آب آسہِ أسۍ ہٮ۪کو نہٕ زِندٕ تہِ روٗزِتھ کینٛہہ ییٚلہِ بہٕ صبحن چھُس نیٚنٛدرِ وَتھان اَسہِ چھُ آنٛگنَس منٛز پانٛژھ باغ مےٚ چھُ پٮ۪وان پانٛژوٕنی باغَن آب دیُن گۄڈنٮ۪تھ چھُس بہٕ أکِس باغَس منٛز اَژان پَتہٕ چھُس بہٕ تَتھ آب دِوان کہ اگر نہٕ تَتھ آب دِمو سُہ ہیٚکہ خراب گٔژھِتھ پَتہٕ چھُس بہٕ دوٚیِٚمِس باغَس منٛز اَژان تہِ تَتھ تہِ چھُس بہٕ آب واریاہ زیادٕ دِوان تَتھ چھُس بہٕ مۄکلاوَن دِتھ تہٕ پَتہٕ چھُس بہٕ ترٛیٚمِس باغَس منٛز اَژان یُتھُے بہٕ ترٛیٚمِس باغَس منٛز چھُس اَژان تہٕ مےٚ چھِ پٔتۍ کِنۍ مٕمی کَران آلَو شاہِد صٲب وَلہٕ گۄڈٕ چےٚ چاے پَتہٕ دِ اَتھ آب پَتہٕ چھُس بہٕ دَپان تٔمِس کہ اَتھ دِمہٕ بہٕ گۄڈٕ آب اَدٕ چَمہٕ بہٕ چاے کیازِ اگر نہٕ أسۍ اَتھ ہٮ۪کو آب دِتھ تہٕ یِم تہِ گژھن خراب یِمَن چھُ یِتھ پٲٹھۍ سانہِ زندگی چھُ آب واریاہ ضروٗرَت تِتھ پٲٹھۍ چھُ یِہُنٛد زندگی تہِ یِمَن تہِ چھُ آب واریاہ ضروٗرت